وعلیکُم اَسلام آ آ أسی چھِ فرمٲیِو چھُ آز چھُ سورُے آنلاین گوٚمُت تۄہہِ یُس آدِل یِوان چھُ تَتھ چھُ آسان ہٮ۪رِ کَن نَمبر لٮ۪کھِتھ تہٕ سُہ گوٚو ایڈ کَرُن تَپٲرۍ گوٗگٔل پَے ہٮ۪کِو تُہۍ کٔرِتھ فون پَے ہٮ۪کِو تُہۍ کٔرِتھ آ کنزوٗمَر آی ڈی چھِ اَتھ ایڈ کَرٕنۍ تہٕ سُہ گٔے آنلاین بَرٕنۍ اَگر نہٕ یہِ ہٮ۪کِو تُہۍ گوٗگٔل پَے فون پَے یا یوٗ پی آی تھروٗ ہٮ۪کِو تُہۍ بٔرِتھ اَگر نہٕ تۄہہِ آسہِ تہٕ نہٕ کیٚنہہ یوٗ پی آی یا نیٹ بینکِنگ تیٚلہِ گوٚو خدمَت سینٹر پٮ۪ٹھ بَرُن نہ تہٕ بینک پٮ۪ٹھ بَرُن آ جے اینڈ کے بینک بینک پٮ۪ٹھ ہٮ۪کِو تُہۍ بٔرِتھ آب چھُ اَسہِ تھومُت صبُحٲے نو بَجے پٮ۪ٹھ دہ بَجے تام بیٚیہِ چھِ اَسہِ سیر تھومُت سَتھ بَجے پٮ۪ٹھ ٲٹھ بَجے تام آ آبٕچ قِلت چھےٚ آز واریاہ زیادٕ آب گوٚژھ کَرُن حِساب سانٕے آب گوٚژھ کَرُن حِساب سان یوٗز تہٕ زایہِ تہِ گوٚژھ نہٕ کَرُن کِہیٖنۍ یوٗتاہ پانَس آسہِ ضوٚرتھ تیوٗتُے روٚٹ آب تہٕ باقٕے اوٚور فٕلو کوٚر نہٕ کیٚنہہ تہٕ باقٕے پَلو وَلو آسن چھلٕنۍ تِم گٔے مطلب پَلن پٮ۪ٹھ چھلٕنۍ تہٕ نَلکہٕ آبَس پٮ۪ٹھ تَتھ گوٚژھ نہٕ چھلُن تیوٗت کِہینۍ تہِ ٹھیٖک چھِ حظ آ آ تُہۍ ہٮ۪کِو یہِ فی کُنہِ بینک پٮ۪ٹھ بٔرِتھ اَگر تۄہہِ پے ٹی ایم بینک آسیو تہۍ ہٮ۪کِو تَمہِ پٮ۪ٹھ تہِ بٔرِتھ یہِ چھُنہٕ کِہیٖنۍ ییٚمِس نہٕ یوٗ پی آی ریجسٹریشن گژھِ آسٕنۍ تُہۍ ہٮ۪کِو یہِ فی کُنہِ پٮ۪ٹھ بٔرِتھ یہِ چھُ یِوان یہِ چھُ یِوان تۄہہِ چھو آسان کَنزوٗمَر آی ڈی تٔتھۍ پٮ۪ٹھ چھِ یہِ بِل کھسان تَتھ پٮ۪ٹھ چھُ یِوان تۄہہِ کوتاہ ایماوُنٹ چھُو کھوٚتمُت بیٚیہِ کیاہ چھُو تۄہہِ فیٖس آسان مَنتھلی چھُو آسان تۄہہِ آبہٕ بِل ہُہ واٹر بِل چھُوا مطلب آسان میٖٹر لٲگِتھ یِوان تمے ایٚکاڈِنگ چھےٚ یِوان تۄہہِ اَگر تۄہہِ میٖٹر آسوٕ لٲگِتھ تیٚلہِ ہیٚیہِ یہِ میٖٹرٕے حِسابہٕ اَگر نہٕ تہٕ تیٚلہِ چھ یِوان ہُتھ پٲٹھۍ مَنتھلی حِساب تیٚلہِ چھ راشن کاڈَس پٮ۪ٹھ ڈیبِٹ گژھان اے پی ایل چھا بی پی اٮ۪ل اے واے چھا تیٚلہِ چھِ تَمہِ حِسابہٕ یِوان اَدٕ سا اَدٕ سا ٹھیٖک